مےٚ یُس کھیل ساروے کھۄتہٕ زیادٕ پَسنٛد چھُ سُہ چھُ کِرٛکَٹ بیٹ بال یَتھ أسۍ وَنان چھِ کٲشِر لینٛگویجہِ بیٹ بال گِنٛدو وَجہ چھُ یہِ زِ بَچپَن پٮ۪ٹھَے ٲسۍ اگر أسۍ کانٛہہ کھیل گِنٛدان ٲسۍ وٕچھان ٲسۍ سُہ اوس زیادٕ کِرکَٹ باقی یِم کھیل چھِ تِمَن سۭتۍ روٗد نہٕ اَسہِ زیادٕ وُچھُن کَرُن کِہیٖنۍ اَسہِ آو بَچپَن پٮ۪ٹھٕ ہیٚچھناونہٕ کِرکَٹ ہَسا چھِ کِرکَٹ ہَسا چھُ بیٚیہِ زانہوکھ تہِ أسۍ سُہ ٹی وی یَس پٮ۪ٹھ تہِ وٕچھان موبایلَس منٛز تہِ وٕچھان پرٛٮ۪تھ کُنہِ جایہِ وٕچھان کِرکَٹٕے کِرکَٹٕے ووت اَسہِ برونٛہہ پٮ۪ٹھٕ تہِ وٕچھان لۄکچارٕ پٮ۪ٹھ اَز تہِ چھِ وٕچھان اگر کانٛہہ زانہون أسۍ کانٛہہ سُہ پَتہٕ نفر یُس سپوٹٕس فیٖلڈَس منٛز برونٛٹھ چھُ أسۍ زانہون سُہ کِرکَٹَرٕے زیادٕ تہٕ ییٚمہِ موٗجوٗب چھِ کِرکَٹ یُس چھِ یہِ روٗزمٕژ فیورِٹ گیم لۄکچارٕ پٮ۪ٹھٕے تِکیٛازِ لۄکچارٕ پٮ۪ٹھٕے گَرِکیو چھِکھ ہیٚچھناوان لۄکچارٕ پٮ۪ٹھٕے یِہٕے گیم تہٕ یِہٕے گیم چھِ وۄنۍ پَسنٛد تہِ ساروے کھۄتہٕ زیادٕ یہِ بَدلہِ نہٕ زٔہٕنۍ کِرکَٹَس منٛز چھُ بیٚیہِ اَکھ چیٖز اِنسانَس چھِ پٮ۪وان دورُن اورٕ یورٕ کَرُن یہِ چھُ بنیٛٲمٕژ وۄنۍ اَکھ اَکھ عادت اَکھ